مےٚ نَسا چھُنہٕ ہیٚچھمُت کُکِنٛگ کَلاس کٕہٕنۍ تہِ وٕنیُک تام کیٛازِکہِ أسۍ ٲس مٔمی گَرِ رَنان بہٕ ٲسٕس تَتے پٮ۪ٹھ نظر تھاوان یہِ کِتھ کٔنۍ چھِ رَنان کیٛاہ چھِ کَران تہٕ مےٚ چھُ تَمے پٮ۪ٹھ چا ہیٚچھمُت واریاہ وۄنۍ چھَس یَژھان بہٕ مطلب وٕنہِ تہِ بہٕ چھَس یَژھان وۄنۍ یہِ واریاہ کینٛہہ ڈِز یہِ واریاہ کینٛہہ یِم ڈِش یَژھان بَناوٕنۍ تِمو منٛز چھِ یِوان اَکھ اَفغٲنی پَلاو چھِ چِکَن کَڑایی چھُ بِریانی چھُ کیٛازکہِ بہٕ چھَس ہٮ۪کان یَژھان وۄنۍ زیادٕ تُرکِش بہٕ چھَس یَژھان بَناوٕنۍ کیٛازِکہِ وۄنۍ چھِ أسۍ یوٗٹیوٗب چھِ آمُت کیازِ تَتہِ پٮ۪ٹھ چھُ واریاہ واریاہ آسان واریاہ واریاہ چَنلہٕ چھِ یِمَن پٮ۪ٹھ اِنسان چھُ یہِ ہٮ۪کان یہِ یَژھان مطلب ہُہ ہُتہِ گوٚژھ مےٚ تَگُن یہِ تہِ گوٚژھ مےٚ تَگُن بہٕ چھَس یَژھان کہِ مےٚ گوٚژھ تِم چیٖز تَگٕنۍ بہٕ چھَس واریاہ کوٗشِش کَران کہِ مےٚ گٔژھۍ تِم تَگٕنۍ بَناوٕنۍ کوٗشِش تہِ چھَس کَران تہٕ اِنشاء اللہ تَگہِ تہِ بَناوٕنۍ بہٕ چھَس دپان زیادٕ کھۄتہٕ زیادٕ گوٚژھ مےٚ زیادٕ کھۄتہٕ زیادٕ تُرکِش ڈِش تَگان بَناوُن کیازِ کہِ بہٕ چھَس تِم واریاہ پَسنٛد کَران